أسۍ ہَسا ہیٚکو پِہچانٲیِتھ وارِیاہ اَصٕل اَصٕل زُریات مَطلَب کیاہ آسہِ وارِیاہ یِم ہَسا فٲید چھ یِمَن مَطلَب یِم صِحت مَنٛد جانا یا أسۍ ہیٚکو ؤنِتھ مَطلَب اَگَر أسۍ گۄڈٕنیٚتھ نِمو کَتھ مَطلَب جاناوَرَن ہٕنٛز کُمہ جاناوَر کیاہ چھ ہِلدی اَگَر أسۍ گایہِ ہنٛز کَتھ نِمو یا باقٕے ہونۍ چھ رَچھان یا باقٕے پیٚٹ چھ مَطلَب باقٕے پیٚٹ چھ برٲر چھ اَگَر مِثال أسۍ وَنو گایہِ ہنٛز اَگَر ییٚتہِ وَنو گایہِ ہنٛز کَتھ ییٚتہِ چھنہٕ کَن زیادٕ ڈاکٹَرَس دِوان تَتھ اہمِیَت کیٛنٛہہ اَگَر گاو بٮ۪مار گَژھ أسۍ وَنو مطلب یُس پرون کانٛہہ بُزَرَگ آسِہ ییٚمِس اِمِچ پَتہ آسہِ اَگَر سُہ اَصٕل نَفَر آسہِ ییٚمِس پٮ۪ٹھ بروسہٕ آسہِ أسۍ چھِ رَٹان تٔمۍ سٕنٛز سَجَشَن مَطلَب یہِ کیاہ وَنہِ تہٕ کَران چھِ أسۍ تٔمۍ سٕنٛدِس مَطلَب تَھپ مِثال گاو گَژھہِ بٮ۪مار تٔمِس آسہِ گٔمٕژ سَردی دَپان دِیو سا نُنہِ چاے تہٕ یہِ گَژھ امہ سۭتۍ ٹھیک یا ہُونِس لَگہِ ژوٚپ یا زَخٕم لَگیٚس تٔمِس ترٛٲیو نون یا یِم یِم یِم چھ ییٚتہِ یِتھ پٮ۪ٹھ بروسہٕ چھ کَران